وعلیکُم سلام اَہَن حظ بِلکُل شُکُر خۄدایَس کُن اَہَن حظ اَہَن حظ بِلکُل ٹھیٖک شُکُر خۄدایَس کُن ؤنِو آ ؤنِو حظ بِلکُل کیٛاہ اوس سِٹاک

کتھ کتھ چیٖزَس آیہِ شِکایت آ اوترُک اوس تھوڑا بہت آ بدل کمپٔنی ہُنٛد تہٕ اَز چھُ ووتمُت نوٚو حظ یُس تۄہہِ پٔتۍمہِ لَٹہِ نِیو سُہ اوس تھوڑا بیٚیہِ کمپٔنی ہُنٛد تِکیٛاز تَمہِ وِز اوس نہٕ یہِ ایٚویلیبُل کیٚنٛہہ تہٕ وُنکٮ۪نَس چھُ پرٛونُے اَسہِ یُس اَسہِ یتھ زن اَصٕل کالٹی ہُنٛد چھُ آسان اِنشاء اللہ وۅنۍ نٔوِس گَژھِ نہٕ کیٚنٛہہ نوٚو چھُ یُس اَسہِ پرٛون اوس آسان آلریڑی آ اَصٕل کالٹی ہُنٛد تہٕ سُہ چھُ وُنکٮ۪نَس چھُ سُے ایٚویلیبُل اوترٕ گوٚو اَسہِ اَمہِ کہِ ایٚمرجنسی مَنز آ تھوڑا لوکل تہِ اوس نہٕ کیٚنٛہہ تہٕ بیٚیہِ کمپٔنی ہُنٛد پٮ۪و اَنُن اَسہِ تہٕ سُہ مۅکلٮ۪و تہٕ وۅنۍ چھُ نوٚو ووتمُت حظ یُس اَسہِ کَنٹنیو آسٲنی چھُ اَصٕل کالٹی ہُنٛد ہیٚلو مگر اتھ گَژھِ اتھ گَژھِ کیٛاہ ہاں بِلکُل بِلکل وۅنۍ گوٚو اوترٕ گٔیہِ اَسہِ رۄپیہِ پَنٛژاہ درٛۄگُے پَہم سُہ ہہُ اوس نا پٔتِم تۄہہِ آسٮ۪وٕ بِل وُچھمٕژ تۄہہِ آسٮ۪وٕ پٔتِم بِل وُچھمٕژ تتھ ٲسۍ پَنٛژاہ پَنٛژاہ شیٹھ شیٹھ رۄپیہِ کم اسٮ۪و آ بِلکُل تتن ہے آسہِ تۄہہِ آمُت سمجھ سُہ چھُے سُہ اوس تھوڑا ریٹَس کم تہٕ کالٹی مَنٛز تہ آسہِ یِژھٕے فرق تہٕ اَزیُک چھُ اَزیُک چھُ نوٚو تہٕ چھُ ریٹَس زیادٕ یہِ چھُناہ اَصٕلی یُس اَسہِ پرٛون اوس یُس اَسہِ آسان چھُ اَصٕل کالٹی ہُنٛد تتھ ٲس یِہَے ریٹ آسان یِمَے پَنٛژاہ پَنٛژاہ شیٹھ شیٹھ رۄپیہِ آسہِ تتھ زیادٕ آسان تہٕ اوترٕ پٮ۪و اَسہِ آ اَمہِ موٗجوٗبَن تھاوُن کم کیٛازکہ یہِ اوس نہٕ زیادٕ اَصٕل کالٹی ہُنٛد کیٚنٛہہ تہٕ وۅنۍ چھُ وُنکٮ۪نَس پرٛونُے یۅس زَن پَنٕنۍ ریٹ چھِ اَسہِ آسان ٹھیٖک چھِ حظ اَتھ اِیہِ نہٕ اَز شِکایت کیٚنٛہہ اَز اَز گَژھِ نہٕ کیٚنٛہہ اَز گَژھِ نہٕ کیٚنٛہہ اَز آسہِ بِلکُل اَصٕل سِٹاک حظ

مَسالہٕ تہِ چھُ آ بِلکُل بِلکُل پَنٕنُے چھُ پَنٕنُے چھُ

تُہۍ سوٗزِو واٹس ایپَس پٮ۪ٹھ لِسٹ سُہ آسہِ کِہیٖنٛۍ چھُنہٕ پرواے تھوڑا جلدی پَہنَتھ مگر کٔرۍزیٚو تہٕ باقٕے چھُنہٕ کیٚنٛہہ نہٕ حظ کِہیٖنٛۍ چھُنہٕ پرواے سوٗزِو تُہۍ لِسٹ کیٚنٛہہ چھُنہٕ پرواے مےٚ باسان آ پَگاہ پَگاہ پَگاہ شام تام واتہٕ اِنشاء اللہ او کے او کے او کے وعلیکُم سلام